فُلاوٲرٕس تہٕ فرٛوٗٹٕس یِم سٲنِس باغَس منٛز وۅپدان چھِ تِم چھِ أسۍ منٛڈی منٛز سوزان تہٕ مُنٲسِب قۭمتَس منٛز کٕنِتھ چھِ أسی اَکھ اَصٕل رقم حٲصِل کَران فُلاؤرِنٛگ سۭتۍ سۭتۍ چھِ اَسہِ گارڈنِنٛگ تہِ واریاہ زیادٕ پسنٛد تہٕ یِم دۄشوٕے چھِ سانہِ ماحول باپَتھ واریاہ زیادٕ اَصٕل تِکیٛازِ دۄہ کھۄتہٕ دۄہ چھِ آلوٗدگی ہُران تہٕ ماحول چھُ دۄہ باے دۄہ گَنٛدٕ گژھان